سأنِس گامس منٛز یا سانٮ۪ن گرن منٛز اگر کأنٛسہِ کمرس دود یا دَگ چھ آسان تٔمِس چھ أسۍ تِم کیٚنٛہہ گریلو اعلاج کران یِمو سۭتۍ زن تٔمِس فرق چھ باسان گۄڈٕنِچ کتھ چھ زِ تٔمِس چھ أسۍ نُنہٕ آبہٕ سۭتۍ سۄ ہن چھلان یتھ ہنہِ تٔمِس دود چھُ دوٚیِم کتھ أسۍ چھ کُنہِ بانس کٮ۪تھ لیٚدٕر نوٗن تہٕ تیٖل رَلاوان سُے چھ کانٛگرِ منٛز تھوڑا گرم کران سُہ چِھس متھان ترٛیٚیِم کتھ چھ سأنس جنگلس منٛز چھ اکھ جڑی بوٗٹی آسان تٔمِچ مألِش تہِ چھ أمِس کران سُہ تہِ چھِس متھان بیٚیہِ چھ تٔمِس سأنِس علاقس منٛز سانِس گامس منٛز یا سانٮ۪ن گرن منٛز کیٚنٛہہ لُکھ تمہٕ چھ ٹیٖس کڑان سُہ چِھنہٕ أسۍ تمنٕے نِش نِوان تہٕ تِم چھ تٔمِس ٹیٖس کران بیٚیہِ چھ تٔمِس أسۍ دۄدس منٛز لیٚدٕر رلأوِتھ سُہ دۄد چیٚون دِوان ییٚمہِ سۭتۍ زن تٔمِس فرق چھ باسان